ہے جناب مےٚ باسان ٹریفک چھُ زیادے نہ یہِ چھُ یاترا موجوٗب آز ٹریفک نا مگر ہۄپٲرۍ چھِ فلایٹ کیٛاہ کرو مےٚ باسان آز گژھہِ مسٕے وۄنۍ کر تہٕ مہربٲنیا کینٛہہ نا اوٚکُن یِکُن کر تہٕ لچہِ چارا کُنہِ پٲٹھۍ واتناو تہٕ نتہٕ انٛدِ نہٕ کہینۍ ہۄپٲرۍ چھُ اوٚڈ گنٛٹہٕ برونٹھی واتُن رِپورٹنگ ٹایم چھُ اوٚڈ گنٛٹہٕ برونٛٹھے یوتانۍ واتنٲیتھ ژےٚ خۄش خۄش حال ییٚتہِ پٮ۪ٹھ چھنہٕ پیی یتھ کُس تاونا پیٚو یہ یتھ کیٛاہ گوٚو یہِ شُپین پٮ۪ٹھ وساے أسۍ آرام سان ٹریفک اوس نہٕ کُنی میٖر بازرٕ مےٚ باسان یتھ چھِ یاترا موجوٗب یہ جام یوٗت نا وۄنۍ کر تہٕ کٲم وۄنۍ وچھ ژٕ دٔچھُن کھوٚوُر کُن بیٚپٲسۍ ویٚپٲسۍ کِنۍ دتہٕ وۄٹھا سُلہِ پہم واتناو تہٕ پانٛژِ بجہِ چھِ گرِ درٲمٕتۍ پتہٕ کر واتو تور مےٚ باسان وۄنۍ کر ژٕ کٲم نہ یپٲرۍ چھُ نٔٹۍ پوٗر کِنۍ سہل أسۍ اسہِ بچہِ گنٛٹہٕ سیوٚدے نتہٕ اگر أسۍ ییٚتٮ۪ن پرارے سٲنۍ مۄکلے دٔلیٖلٕے وۄنۍ کر تہٕ مہربٲنی کٔرتھ کٲم وۄنۍ نیر تہٕ کُنہِ کِن وۄنۍ نیٖرِن اُکُن یکُن وۄنۍ کر ژٕ اور یور لچہِ چارا وۄنۍ نیر یپٲرۍ نہ مےٚ واتناو تہٕ سُلہِ پہم اگر وونۍ رۄپیہِ ہتھ کھژِ زیادے اگر بدل کُنہِ روٹے نیرکھ مگر ٹایمَس پٮ۪ٹھ واتناو مہربٲنی کٔرِتھ